کُنتٕرٕہ ستھ ہتھ ستٕترٕہ شیٚے ساس ژور ہتھ دۄیہِ تٲجی ترٛےٚ لچھ تیٚیہِ تٕرٕہ ساس ژور ہتھ اٹھووُہ ٲٹھ لچھ ارنمتھ ساس ترٛےٚ ہتھ